اَلسلامُ علیکُم آ ؤکیٖل صٲب ٹھیٖک چھُو ہے حُکُم کیٛازِ چھِ یُس تۄہہِ پَیی چھو سُہ کیس اوس سۄ زنان ٲسۍ ژٔجمٕژ ہے وۄنۍ چھُنہ مسلہٕ مسلہٕ چھُ اَکھ چھُ فیٖس تہِ پٮ۪وان زیادٕ فی دۄہ یوٗت چھِنہٕ ہٮ۪کان کٔرِتھ اٮ۪فٲڈ تہِ کیٚنہہ وۄنۍ کٔرۍتو مہربٲنی تُہۍ ؤنۍتو مےٚ اَتھ کوٗتاہ ٹایِم لَگہِ آ مہربٲنی کٔرِتھ

ٹھیٖک ٹھیٖک ٹھیٖک حظ ٹھیٖک ہے مےٚ حظ مےٚ تۄہہِ چھوا پَے ؤکیٖل صٲب مےٚ سوزے پانہٕ تِمَن واریاہ یِم ییٚتہِ مٔردِ آدم چھِنہٕ مےٚ سوزَے پَفوٗ تہِ پَنُن مٲلۍ سُنٛد پَفوٗ تہِ ماسوٗ تہِ سوزایم مال تہِ بیٚیہِ یِم ییٚتہِ مٔردِ آدم چھِ تِم تہِ سوزَے مےٚ دَپیمَکھ ہُہ یہِ سوٗزِہُن وۄنۍ یِتھَے پٲٹھۍ تہٕ اَسہِ کَتھ چھِ وۄنۍ یہِ کوٹَس منٛز یہِ مسلہٕ حل کَرُن تہٕ کِہیٖنۍ نہٕ تِم چھِنہٕ ٹوٹَل یہِ چھِنہٕ ماننٕے چھِنہٕ تِم ٹھیٖک اۭں ٹھیٖک ٹھیٖک مگر ہُہ کیس تۄہہِ چھُوا باسان کیس ہٮ۪کوا زیٖنِتھ ٹھیٖک چھُ بیٚیہِ لایَن تُہۍ ؤنۍتو مےٚ اَکھ کَتھ وۄنۍ چھِنہٕ بَچَن پٮ۪ٹھ تہِ بَچَن ہٕنٛدِس مُستقبِلَس پٮ۪ٹھ تہِ پٮ۪وان اثر اۭں آ ٹھیٖک گوٚو گوٚو ٹایِم چھُ اَتھ یہِ چھُ ڈِپٮ۪نٛڈ کران ہُتھۍ پٮ۪ٹھ پارٹِیَن پٮ۪ٹھٕے نا

ٹھیٖک وۄنۍ چھےٚ حظ مہربٲنی میٛٲنۍ التجاء حظ اَتھ گژھِ ہہ ٹایِم لَگُن کَم یوٗت نہٕ تیوٗت پونٛسہٕ ہَپٲرۍ چھِ خرچہِ تہِ بڑان بیٚیہِ چھِ ٹایِم مےٚ چھِ آسان ذہن اُکنٕے بیٚیہِ مےٚ چھِ خٲلی ذہن اُکنٕے آسان آز آوُر چلو شُکریہ شُکریہ مہربٲنی اللہ تعالیٰ تھٲینو صحت سلامت اچھا اچھا چلو چلو اچھا اَلسلامُ اچھا اَلسلام